اَلسلامُ علیکُم ییٚتہِ حظ چھِ ییٚتہِ حظ چھِ ییٚتہِ حظ چھِ ییٚتہِ حظ چھِ کٲشِر زبان ییٚتہِ حظ چھِ کٲشِر زبان ییٚتہِ حظ چھِ پرانہِ وَقتہٕ پٮ۪ٹھ کٲشِر زبان ٲسٕمٕژ ییٚتہِ حظ چھِ کٲشِر زبان ییٚتہِ نہٕ حظ چھِنہٕ اِنٛگلِش اُردو زبان کِہیٖنٛۍ ییٚتہِ حظ چھِنہٕ اِنٛگلِش زبان اُردو کِہیٖنٛۍ ییٚتہِ حظ چھِ پرانہِ وَقتہٕ پٮ۪ٹھ یِہَے کٲشِر زبان أسۍ حظ چھِ یِہَے کٲشِر زبان بولان سٲنۍ بُزَرگ تہِ حظ چھِ یِہَے کٲشِر زبان بولان سانہِ ما ماجہٕ بُزرَگ ماجہٕ تہِ حظ چھِ یِہَے کٲشِر زبان بولان سٲنۍ بُزَرَگ بُڈٕ تہِ حظ چھِ یِمَے کٲشِر زبان بولان سٲنۍ سٲنۍ بُڈِبَب تہِ حظ چھِ یِمَے کٲشِر زبان بولان سانہِ ماجہِ تہِ حظ چھِ یِمَے کٲشِر زبان بولان تہٕ ییٚتہِ نہَ حظ چھِنہٕ اِنٛگلِش اُردو زبان بولان کِہیٖنٛۍ سٲنۍ بَچہٕ تہِ حظ چھِ یِہَے کٲشِر زبان بولان ییٚتہِ نہَ حظ چھِنہٕ اُردو اِنٛگلِش زبان بولان کِہیٖنٛۍ سانہِ پۅپھٕ تہِ حظ چھِ یِمَے کٲشِر زبان بولان ییٚتہِ نہَ حظ چھِنہٕ اِنٛگلِش تہٕ اُردو زبان بولان کِہیٖنٛۍ سانہِ ماسہٕ تہِ حظ چھِ یِمَے کٲشِر زبان بولان سٲنۍ بُزرَگ سٲنۍ بُزرَگ سٲنۍ بَچہٕ وَچہٕ حظ چھِ یِہَے کٲشِر زبان بولان سانہِ ماجہٕ بٮ۪نہِ حظ چھِ یِمَے کٲشِر زبان بولان یِہَے سٲنۍ بٲے تہِ حظ چھِ یِمَے کٲشِر زبان بولان سٲنۍ بُزرَگ تہِ حظ چھِ یِہَے کٲشِر زبان بولان ییٚتہِ نہَ حظ چھِنہٕ اِنٛگلِش زبان تہٕ اُردو زبان بولان کِہیٖنٛۍ أسۍ حظ چھِ یِہَے کٲشِر زبان بولان أسۍ نہَ حظ چھِنہٕ اِنٛگلِش زبان اُردو زبان بولان کِہیٖنٛۍ سانہِ ماجہٕ حظ چھِ یِمَے کٲشِر زبان بولان سانہِ بٮ۪نہِ تہِ حظ چھِ یِمَے کٲشِر زبان بولان سانہِ پۅپھٕ تہِ حظ چھِ یِمَے کٲشِر زبان بولان أسۍ حظ چھِ سٲرِی کٲشِر زبانٕے بولان سٲنۍ بُزَرَگ تہِ حظ چھِ کٲشِر بہ زبان بولان سٲنۍ بَچہٕ تہِ حظ چھِ کٲشِر زبان بولان سانہِ بُزَرَگ بُزَرگ ماجہٕ بٮ۪نہِ تہِ حظ چھِ کٲشِر زبان بولان سانہِ لۅکٕٹۍ جوان تہِ حظ چھِ کٲشِر زبان بولان ییٚتہِ نہَ حظ چھِ اِنٛگلِش تہٕ اُردو زبان کِہیٖنٛۍ ییٚتہِ حظ چھِ أسۍ سٲرٕے یِہَے کٲشِر زبان بولان سانہِ پۅپھٕ تہِ حظ چھِ یِہَے کٲشِر زبان بولان سانہِ بٮ۪نہِ تہِ حظ چھِ یِمَے کٲشِر زبان بولان سانہِ لۄکٹہٕ ماجہِ سانہِ لۄکچہٕ ماجہٕ تہِ حظ چھِ یِہَے کٲشِر زبان بولان سانہِ لۄکچہٕ بٮ۪نہِ تہِ حظ چھِ

پرانہِ وَقتہٕ پٮ۪ٹھ چھِ یِہَے کٲشِر زبان ییٚتہِ نہَ حظ چھِنہٕ اوٚ اِنٛگلِش تہٕ اُردو زبان بولان کیٚنٛہہ ییٚتہِ حظ چھِ ہر ہمیشہٕ یِہَے زبان بولان سٲنۍ بُزَرَگ تہِ حظ چھِ یِہَے زبان بولان سٲنۍ یہِ ہا یہِ بُزَرَگ تہِ حظ چھِ سٲنۍ یِہَے کٲشِر زبان بولان سانہِ ماجہٕ تہِ حظ چھِ یِہَے کٲشِر زبان بولان سٲنۍ نَوجَوان تہِ حظ چھِ کٲشِر زبان بو بولان سٲنی لٔک سٲنۍ بَچہٕ تہِ حظ چھِ أسی حظ چھِ کٲشِر زبان بولان یِم ہسا حظ بَچہٕ چھِ آسان تِم تہِ حظ چھِ پَتہٕ یِہَے کٲشِر زبان بولان تِم تہِ حظ چھِ یِہَے کٲشِر زبان پَتہٕ بولان أسۍ حظ چھِ یِہَے کٲشِر زبان پَتہٕ بولان تہٕ أسۍ نہَ حظ چھِنہٕ ییٚتہِ اوٗ اِنٛگلِش تہِ اُردو زبان بولان کِہیٖنٛۍ أسۍ حظ چھِ یِہَے کٲشِر زبان بولان